مےٚ چھِ یاد پٮ۪وان زٕ ساس زٕتووُہَس منٛز اوس اَسہِ گژھُن گَنٛگہٕ بَل نارا ناگ ٹرٛیکَس اوس اَسہِ کھَسُن تور گژھنہٕ موٗجوٗب أسۍ ٲسۍ اَکھ ہفتہٕ برونٛہہ پٮ۪ٹھ ڈِسایڈ کَران تہٕ ساروِیو دوستو کوٚر پانٛژو شیٚیو مِلِتھ ڈِسایڈٕز دِس کہِ أسۍ کھَسو وٕنہِ اگسٹہٕ زٕ ساس زٕتووُہ کہِ پنٛدہٲمہِ تٲریٖخ گَنٛگہٕ بَل نارا ناگ ٹرٛیکَس یُتھُے پنٛدہٲمہِ ہُنٛد صُبح ووت أسۍ چھِ صُبحٲے شیٚیہِ بَجہِ درٛامٕتۍ پنٛنیو پنٛنیو گَرو پٮ۪ٹھ تہٕ أسۍ سَمے أکِس جاے گاندَربل تہٕ کھٔتۍ أکۍ سٕے گاڑِ تہٕ أسۍ چھِ پَکان نارا ناگ کُن ییٚلہِ بہ أسۍ وٲیِل ہیوٚر کُن پَہمَتھ وٲتۍ اَسہِ گوٚو گاڑِ ٹایرَس پنٛچَر ییٚلہِ اَسہِ گاڑِ ٹایرَس پنٛچَر گوٚو بٔتھِ اوس موسم خراب أسۍ ٲسۍ وَنان أسۍ واتہاو جلد سے جلد نارا ناگ مگر تَمہِ موٗجوٗب اوس اَسہِ گۄڈٮ۪تھ گاڑِ ہُنٛد ٹٲر شیرُن أسۍ ییٚلہِ ٹٲر بَدلاونہٕ خٲطرٕ بۄن ؤتھۍ اَسہِ چھِ ڈِکی منٛز چٮ۪ک کَران سِٹٮ۪پنی ٹایر مگر اَتہِ وُچھ اَسہِ سِٹٮ۪پنی ٹایر تہِ اوس بِہِتھ وۄنۍ کَرو تہٕ کَرو کیٛاہ أسۍ بٕتھِ اوس موسم خراب روٗدُک اوس خطرٕ اگر روٗد پیٚیہِ ہہ سون ٹرٛیکِنٛگ پلین گژھِ ہا سورُے بَرباد اَسہِ کٔر کٲم اَسہِ تُل ٹٲر تہٕ أسۍ چھِ پکان وٕنۍ ٹٲر وول ژھانڈان ژھانڈان ژھانڈان پٔکۍ أسۍ زٕ ژور کِلومیٖٹَر زٕ ژور کِلومیٖٹَر گٔژھِتھ اوس اَکھ لۄکُٹ ٹٲرٕ وول تٔمِس ٹٲرٕ وٲلِس نِش شیوٗر اَسہِ ٹٲر تہٕ پَکان چھِ أسۍ واپَس تہٕ اَسہِ کوٚر پَنُن سفر لوگ اَسہِ گاڑِ ٹٲر تہٕ کوٚر سفر پَنُن واپَس شروع سفر شروع کٔرِتھٕے چھِ أسۍ پَکان أسۍ وٲتۍ تَمَن یُتھُے یۄہَے نَو ساڑٕ نَو بَجے ہیوٗ وٲتۍ أسۍ نارا ناگ نارا ناگ یُتھُے أسۍ ٹرٛیک سٹاٹ چھِ کَران اچانک لوگُن نیُک نیُک روٗد تہٕ دوستو کوٚر ڈِسایڈ أسۍ کھَسو نہٕ ہیوٚر کِہیٖنۍ مگر أسۍ ٲسۍ بہٕ دوس تہٕ بیٚیہِ بیٛاکھ اَسہِ ووٚن نہ وۄنۍ چھِ یوٚتَتھ تام آمٕتۍ ییٚتہِ ہیوٚر تہِ کھَسو وٕنہِ وۄنۍ لوگ اَسہِ ٹرٛیک سٹاٹ کَرُن تہ روٗد تیزیٛاو اَتہِ ٲسۍ اَسہِ زٕ آپشَن یا ہٮ۪کہٕ ہَاو أسۍ بۄن ؤسِتھ نَتہٕ اوس اَسہِ پَنُن سفر کَنٹِنیوٗ کَرُن واریاہ مشوَر کٔرِتھ کوٚر اَسہِ ڈِسایڈ کہِ أسۍ کھَسو وَنۍ ہیوٚر کُن تہٕ پَکو برونٛہہ برونٛہہ أسۍ چھِ وٕنہِ برونٛہہ برونٛہہ واتان أسۍ وٲتۍ دُمیل نِش تہٕ اَتہِ لوگُن اچانک ڈوٹھ اَمہِ سۭتۍ گٔے اَسہِ مٔزیٖد پَریشٲنی تہٕ اَسہِ سوٗنٛچ أسۍ رُکو أکِس گنٛٹَس ییٚتیٚتھ بَجان بَجان چھِ بَجان ساڑٕ کَہہ تہٕ روٗد چھِنہٕ تھَمنُک ناوٕے ہٮ۪وان اَتہِ چھِ أسۍ وٕنہِ کَتھاہ باتھاہ کَران اَسہِ زول تامَتھ نارا وارا چھِ أسۍ وٕشںیر کَران تہٕ روٗد ہیوٚتُن تھوڑا کَم گژھُن تہٕ اَسہِ لوٚگ برونٛہہ کُن پَکُن دٔمیل نِش لوٚگ اَسہِ تھوڑا ہیوٚر پَہمَتھ کھَسنَس بیٚیہِ اَکھ گھنٹہٕ تہٕ پنٛداہ مِنٹ تہٕ أسۍ چھِ پنٛنِس ٹرٛیکَس پٮ۪ٹھ برونٛہہ کُن پکان برونٛہہ کُن پَکان پَکان وٲتۍ أسۍ أکِس بال چَڑایہِ پٮ۪ٹھ تہٕ پَتہٕ ٲسۍ نہٕ أسۍ تَتہِ ہٮ۪کان برونٛہہ کُن پٔکۍتھٕے کیٛازِکہِ چَڑٲے ٲس واریاہ رَب رَبہِ ہِنٛدۍ وَجہ سۭتۍ ٲسۍ نہٕ أسۍ برونٛہہ کُن ہٮ۪کان پٔکِتھٕے یِتہٕ تِتھٕ دَب کھٮ۪وان کھٮ۪وان وٲتۍ أسۍ اَمہِ ہیوٚر تہٕ أسۍ لٲگِنۍ برونٛہہ کُن پَکنہِ برونٛہہ کَنہِ یِتھٕ تِتھٕ پکان پکان دَب کھٮ۪وان گٔے اَسہِ واریاہ اِنسِڈٮ۪نٛٹ یِم زَن واریاہ فٔنی تہِ ٲسۍ تہٕ بیٚیہِ چھِ مےٚ اَز تہِ تٕم یاد پَٮ۪تھ اَسُن یِوان واتان واتان چھِ أسۍ لگ بگ زٕ ڈاے بَجے ہیوٗ نارا ناگ بیس ٹرٛیکَس پٮ۪ٹھ وٲتۍ مٕتۍ گَنٛگہٕ بَل ٹرٛیکَس پٮ۪ٹھ وٲتۍ مٕتۍ تہٕ تَتہِ کوٚر اَسہِ اِختِتام پنٛنِس ٹرٛیکَس تہٕ گُزٲرۍ بیٚیہِ زٕ ژور گنٹہٕ تَتہِ